ہٮ۪لو اَسَلام علیکُم اَصٕل پٲٹھۍ تُہۍ چھُو حظ ٹھیٖک گَرِ چھِو حظ ٹھیٖک شُکُر خۄدایس کُن تُہۍ چھُو سٲلِم ٹھیٖک اَصٕل پٲٹھۍ ؤنِو تۄہہِ اوسوُ مےٚ فون کوٚرمُت حظ اَچھا ٹھیٖک اَچھا وۄنۍ اوسوُ تۄہہِ وٕچھُن حظ تۄہہِ چھُِو اَنُن یِم ریٚڈی میڈ درواز کِنہٕ أسۍ بناوو پانَے تَمے موٗجوٗب ٲسوٕ تۄہہِ شاید راتھ تہِ کَران فون اَچھا کیٚنٛہہ چھُنہٕ اگر تۄہہِ ریٚڈی میڈ تہِ أنِو تہٕ تِم تہِ چھِ ٹھیٖک آسان تُہۍ ؤنِو أسۍ بانوو پانہٕ تہِ وۄنۍ آز چھُنہٕ وَ ریٚڈی میڈ تہِ ٹھیٖک ہہ اَچھا اَچھا ٹھیٖک لٔکٕر چھو حظ پنٕنۍ تۄہہِ کِنۍ اَسہِ چھِ لٔکٕر تہِ لاگٕنۍ حظ پنٕنۍ ییٚتہِ لٔکٕر تہِ سٲنی اَچھا ٹھیٖک چھُ اَدٕ کیٚنٛہہ چھُنہٕ تۄہہِ کۭتیٛاہ دارِ درواز چھِو تقریٖباً بناوٕنۍ

اَدٕ کیٚنٛہہ چھُنہٕ کیٚنٛہہ چھُنہٕ ٹٮ۪نشن چھُنہٕ کیٚنٛہہ تہٕ بنناوو تۄہہِ ؤنِو کَر پٮ۪ٹھ لاگو کٲم تہٕ بناوو وۄنۍ تھوڑا چھُو تَمہِ خٲطرٕ مگر اٮ۪ڈوانٕس حظ دیُن کیٛازِ اَسہِ چھِنَہ لٔکٕر تہِ اَنٕنۍ پانَے تَمہِ موٗجوٗب أسۍ یِمو تہٕ تُہۍ دِیِو اٮ۪ڈوانٕس وٮ۪ڈوانٕس بیٚیہِ وٕچھُو نَہ حظ تۄہہِ آسِوٕنَہ پسند کوٚرمُت ڈِزاین تۄہہِ کَمہِ آیہِ چھُو دارِ درواز لاگٕنۍ حظ ٹھیٖک چھُ ییٚتہِ تۄہہِ پسند چھُو نَہ حظ کٔرۍمِتۍ تِم تور تہِ دِمو أسۍ نظر تِمن وٕچھُو أسۍ کَمہِ آیہِ کیٛاہ چھُو تۄہہِ بناوٕنۍ تہٕ عٲش کٔرِتھ بیٚیہِ ؤنِو تُہۍ کوٚت تامتھ گَژھن تِم تیار آسٕنۍ ٹھیٖک حظ چھُ مےٚ وٕچھے تُہٕنٛدۍ فون زٕ تۄہہِ اوسوٕ فون زٕ ژور کٔرۍمِتۍ حظ تہٕ مگر باقٕے کٲم کَریوا تۄہہِ اَتھ کمپٕلیٖٹ اَچھا چَلو ٹھیٖک چھُ کیٚنٛہہ چھُنہٕ تہٕ نظر وَظر دِمہوس حظ بیٚیہِ وٕچھو اَتھ کوٗتاہ لَگہِ تہٕ أڑہَن دِیِو تُہۍ اٮ۪ڈوانٕس أڑہَن دِیو پتہٕ کٲم کرنہٕ پتہٕ حظ مان ژٕ لٔکرِ سُہ چھُ اٮ۪ڈوانٕس دیُن اَدٕ کیٛاہ اَدٕ کیٛاہ چَلو بیٚہہ خۄدایس حَوال